مےٚ حظ آیہِ پننِس کلاسس منٛز اکھ لڑکی پسنٛد تہٕ تٔمۍ لڑکی ہِنٛد حُسنن حظ نیوٗ میون دِل تہٕ بہٕ حظ گوٚوُس تٔمِس پٮ۪ٹھ فدا مگر سۄ لڑکی نہ حظ ٲس میون کیہنۍ تہِ مانان میٲنِس یتھ پیارس حظ ٲس سۄ بےٚ قدری کران پتہٕ سونٛچ مےٚ زِ بہٕ کیاہ کرٕ تِیُتھ زِ یُتھ أمِس میون پیار مُتٲثر کرِ پتہٕ دِژ مےٚ پنٕنۍ دوستن یۄس اکھ راۓ زِ ژٕ کر شٲعری أمِس اکھ پیش تہٕ پتہٕ حظ لیٖچھ مےٚ شٲعری اکھ بہٕ حظ چھُس زیادٕ تر لل دٮ۪د ہُنٛد شٲعری بوزان تہٕ ییٚلہِ مےٚ لل دٮ۪د ہنٛز شٲعری لٲج پرٕنۍ تہٕ بہٕ چھُس پران پران گژھان تہٕ تتہِ حظ پے مےٚ أکِس شعارس کُن نظر یتتٮ۪ن اوس لیوٗکھمُت لل دٮ۪دِ یوصف شاہ چکس ژٕ کٔمیو سۄنہٕ میانہِ بریم دِتھ نیونکھو ژےٚ کِہو زِ گیٲو میٲنی دٕرے تہٕ أمۍ شعارن حظ کوٚرُس بہٕ واریاہ زیادٕ مُتٲثر تہٕ مےٚ سونٛچ تمے ساتہٕ زِ یہِ شعار چھُ واریاہ اصٕل تہٕ یہِ شٲر شعار لگہِ مےٚ واریاہ ضرورتھ تٔمِس لڑکی مُتٲثر کرنس ییٚلہِ حظ مےٚ یہِ شعار لوگ لیکھُن تہٕ میانیو أچھو کِنۍ حظ وتھ اوٚش تہٕ بہٕ حظ گوٚوس واریاہ مُتٲثر پننہِ جایہِ امہِ شعارٕ سۭتۍ پتہٕ حظ ییٚلہِ بہٕ دوٚیمہِ دۄہ کلاسس منٛز گوٚوُس تہٕ مےٚ حظ لیوٗکھ اوس یہِ لیوٗکھمُت أکٕس ورقس پٮ۪ٹھ کاغز ورقس پٮ۪ٹھ تہٕ یہِ حظ یہِ شعار حظ دیُت مےٚ أمِس لڑکی تہٕ سۄ تہِ حظ گے واریاہ امہِ سۭتۍ مُتٲثر تہٕ اسہِ حظ ییٚلہِ سۄ مُتٲثر گے تہٕ تٔمِس تہِ حظ لوٚگ پتہٕ مےٚ سۭتۍ محبت گژھنہِ تہٕ اسہِ حظ کوٚر پتۍ یہِ محبت بڑٮ۪و واریاہ برونٛہہ برونٛہہ تہٕ اسہِ حظ کوٚر پتہٕ ٲخر کار خانٛدر تہٕ وۄنۍ حظ چھِ سۄ میٲنۍ ہم سفر